لگ بھگ چھِ أسۍ أسۍ چھِ وُنٛکیٚن سرینگرَس منٛز بسان اسہِ چھُ وُنٛکیٚس میٖٹٲرڈ ایٚرِیا چھِ یَتھ ونان بہٕ چھُس وُنٛکیٚس راج باغ بسان اگر أسۍ وُچھو کہِ اسہِ چھِ ییٚتہِ میٖٹر اِنسٹال کٔرِتھ البتہ پاور چھُ توتہِ کنٹِنوٗ روزان ٹھیٖک چھُ روزان اگر ژوٚوُہ گھنٹٔے چھِ آسان ژوٚوُہَن گھنٹَن منٛز چھُ اسہِ باہَن گھنٹَن پاوَر آسان ضروٗرت گوٚو دۄہلِکیٚن باہن گھنٹَن منٛز کِہیٖنۍ نٔے کِہیٖنۍ نٔے دَہن گھنٹَن چھُ پاوَر روزان گوٚو اسہِ چھُ میٖٹٲرڈ ایریا تہٕ کُنہِ ساتہٕ اگر وۄنۍ کیٚنٛہہ بَرف بارش گژھان یا شیٖن چھُ وُلٹہٕ پیٚوان یا روٗد یا ژھَٹھ چھِ آسان یا کُنہِ جایہِ چھُ کُل وُل پیٚوان تَمہِ ساتہٕ چھُ کینٛژھَن مِنٹَن گَژھان تہٕ مےٚ باسان اَتیٚتھ چھِ سرینَگرَس منٛز چھِ پَتہٕ جلدی واتان الیٚکٹٕرٛسِٹی ٹیٖم تِم چھِ کَران لٲن مین چھِ واتان تِم چھِ کَران ریٚسٹور پاوَر واریاہ ٹھیٖک چھُ روزان مگر کُنہِ ساتہٕ چھِ تِژھ اِفیٚکٹہٕ کَنڈشَن ؤرٕسٹ گژھان کَنڈشَن شیٖنکِس اےٚ شیٖنو ماحولَس منٛز تۭر چھِ آسان گھرِ چھِنہٕ ہیٚکان بٕلوَر چھِنہٕ ہیٚکان چَلٲیِتھ یا باقٕے چیٖز چھِنہٕ ہیٚکان چلٲیِتھ کِہیٖنۍ تَمہِ ساتہٕ چھُ اِفیٚکٹہٕ گژھان تَمہِ سۭتۍ چھِ سختی یِوان باقٕے اُورآل چھِ ٹھیٖک ایٚکٕسپیٖرینٕس اِلیٚکٹٕرٛسِٹی ڈِپارٹمیٚنٛٹَس منٛز یوتانۍ میٛون چھُ تعلق